ہیٚلو اَسَلام علیکُم وعلیکُم اَسلام تُہۍ چھِوا تِم ژوٗنٛٹھۍ ہٮ۪وان مےٚ حظ آسہٕ ژوٗنٛٹھٮ۪س زٕ پیٚٹہِ زٕ ہتھ پٮیٹہِ حظ آسہٕ تُہۍ کوٗتاہ حظ چھِو دِوان کمٕے حظ چھِ دِوان ہے یہِ حظ چھُ کمٕے باہ شتھ چھُ کم گَژھان ہے نہَ حظ نہَ بیٚیہِ عَلاوے پَہَم دِیِو یہِ چھُ کم گَژھان باہ شتھ اَدٕ حظ ٹھیٖک حظ چھُ تُرٛواہ شتھ حظ چھُ توتہِ ٹھیٖک اَدٕ حظ اَدٕ حظ اَدٕ حظ سلام علیکُم اَدٕ حظ سلام علیکُم